مَے فسٹ پرٛوڈَکٹٕز چھُ اَسہِ اوٚنمُت ایمَزانَس پٮ۪ٹھ سُہ چھُ بہتریٖن پرٛوڈَکٹ یُس مےٚ پانَس خٲطرٕ اوس اوٚنمُت بٕتھِس خٲطرٕ مگر سُہ درٛاو واریاہ اَصٕل واریاہ واریاہ وۄنۍ چھِ یَتھ کٔہ مان ژٕ تَتھ نیرِ مان ژٕ زٕ ژور دۄہ نیرَن تَتھ پرٛوڈَکٹَس سُہ چھُ اَسہِ بیٚیہِ کَرُن آرڈَر مگر ساروی کھۄتہٕ اَصٕل چھُ سُے درٛاو مےٚ کیٛازِ مےٚ گٔے بٕتھِس تہِ فرق واریاہ حظ واریاہ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹ گۄڈنیُک پرٛوڈَکٹ اوس مےٚ سُے کوٚرمُت مَگر واریاہ بہتریٖن چھُ سُہ ساروی کھۄتہٕ اَصٕل باسیو مگر اَسہِ نیرَن وۄنۍ زٕ ژور دۄہ تَتھٕ چھُ اَسہِ بیٚیہِ کَرُن سُہ آرڈَر یَتھ ایپ پٮ۪ٹھ واریاہ اَصٕل ساروٕے کھۄتہٕ بہتر